یِتھٕ کَنٮ۪تھ اَسہِ سارنٕے پَتاہ چھِ زِ کٲشرٮ۪ن اگر ٹایِم تہِ کَم آسہِ یا زیادٕ آسہِ اَسہِ گَژھِ آسُن بَتہٕ مگر اَمہِ باؤجوٗد تہِ چھَس بہٕ پنٕنٮ۪ن چیٖزَن ہُنٛد خَیال تھاوان زِ ییٚلہِ بہٕ ٹایِم کَم آسہِ مےٚ آسہِ کالیج نیرُن تہٕ مےٚ آسہِ ٹایم واریاہ زیادٕ کَم بہٕ چھَس پانَس آملیٹ بَناوان یعنی کہِ ٹھوٗل تہٕ بیٚیہِ چھَس بہٕ تَتھ سۭتۍ برٛیٚڈ بَناوان مطلب برٛیٚڈ تہٕ بیٚیہِ ٹھوٗل چھَس بہٕ تِژھ گَرٮ۪ن جلدی جلدی منٛز بَناوان یَتھ نہٕ مےٚ اَکھ مِنَٹ تہِ چھُ لَگَان یُس أکِس مِنٹَس اَنٛدَر اَنٛدَر تیار چھُ آسان تہٕ یُس بیٚیہِ واریاہ زیادٕ صحت خٲطرٕ چھِ واریاہ زیادٕ اَصٕل تہٕ اَمہِ باؤجوٗد اگر مےٚ بیٚیہِ ٹایِم پے کَم تیٚلہِ چھَس بہٕ جلدی جلدی منٛز چاے چٮ۪وان